سٲنِس بڈگٲمِس منٛز حظ چھ واریاہ زیادٕ کٔمی أسۍ کرو گورمنٹٕچ کتھ ییٚتہِ ہسا چھنہٕ سڑکہٕ کہیٖنۍ نہٕ ییٚتہِ ہسا چھنہٕ آب اسان کہیٖنۍ نہٕ نہَ چھِ ییٚتہِ سڑکہٕ نہَ چھِ ییٚتہِ گورمینٹ اتھ پٮ۪ٹھ کانٛہہ کتھ تُلان اوترٕ اوترٕے حظ گوٚو حٲلسے منٛز یہِ حظ زِ چھےٚ کتھ کہِ وۄنۍ حظ چھِ ہٮ۪وان ییٚتہِ ٹھیٖک کرٕنی سڑکہٕ اگر أسۍ بیمنٕچ کتھ وٕچھو تتہِ حظ چھُ روڈ سورُے ڈیمیج گوٚمُت ییٚمہِ وجوہات اسہِ چھنہٕ ہٮ۪کان تپٲرۍ نیٖرِتھ کہیٖنۍ اسہِ حظ چھُ واریاہ زیادٕ سفر پٮ۪وان کرُن تہٕ أسۍ چھِ کران گُزٲرِش کیٛازِ کہِ أسۍ حظ کرو پنٕنۍ کتھ أسۍ چھِ واریاہ غریٖب لُکھ أسۍ چھِنہٕ ہٮ۪کان تیوٗتاہ اٮ۪فٲڈ کٔرِتھ کہیٖنۍ نہٕ کہِ أسۍ وتھو بیٚکِس جایہِ بڈگٲمۍ سڑکہِ کِنۍ سرینگر وسہٕ ہو اسہِ حظ چھُنہٕ ہٮ۪کان کیٛازِ کہِ اسہِ چھُ لگان یپٲرۍ واریاہ کم ٹایِم ییٚمہِ سۭتۍ بیمنہِ کِنۍ اگر أسۍ گژھان چھِ ییٚتہِ چھِ پولٹکل سسٹم وٕچھو أسۍ ییٚتہِ حظ چھُ واریاہ زیادٕ اصل تہِ ونو أسۍ تہٕ خراب تہِ ونو أسۍ کیٛازِ کہِ ییٚتہِ چھِ دوٚنہٕ وَے آسان اگر ہسپتال ہٕنٛز کتھ چھ کران تتہِ حظ چھِنہٕ تیٖژاہ تتہِ چھِ تیٖژاہ لاپروٲہی آسان ڈاکٹر چھِ ونان تُہۍ ؤنِو ہُمِس ہُہ چھُ ونان تُہۍ ؤنِو ییٚمِس ییٚتہِ حظ چھُ اسہِ پٮ۪وان واریاہ زیادٕ سفڑ تُلُن